یُس زَن مےٚ یہِ دیٚیِم پروڈکٹہٕ اوس سُہ آے نہِ مےٚ بَرابٔدی کِہیٖنۍ تکیازٕ یُس پروڈکٹہٕ یِم تَتہِ ہاوان ٲسۍ تَتھ ویٚب سایٹہِ پیٚٹھ مےٚ باسیو نہٕ یہِ تمہِ آیہِ کینٛہہ تمکۍ میٚٹیرِیَل باسیو نہٕ مےٚ کَلَر تہِ اوس تَتھ گۄمُت خَراب سایِز تہِ خَراب سوٗزمُت پَننہِ مَرضی پیٹھ مےٚ باسیو نہٕ سُہ بِلکُل تہِ کِہیٖنۍ اِسلیے مےٚ حظ کوٚر سُہ رِٹٲرٕن وٕنہِ آے نہٕ تِم رٕٹٲرٕن تہِ نِنہِ کِہیٖنۍ مےٚ چھُنہٕ سَمجھی یِوان یِم کیاہ چھِ کَران یِم چھِ یِہے یہِ مَذاقا ہیٚو بَناوان نہَ یِم چھِنہٕ سَننٕے اَصل پٲٹھۍ پونٛسہٕ رٔٹِکھ پَتہٕ چھِنہٕ یِم سَنان کِہیٖنۍ تہِ بہٕ آس مےٚ باسیٚو مَگَر سُہ گٔٹیا واریاہ خَراب چیٖز باسیٚو مےٚ سُہ اوس نہٕ کِہیٖنۍ